سٲنِس علاقَس منٛز چھِ واریاہ تِم خۄشوٕنۍ تِم جایہِ یِم خۄدایَن چھےٚ پٲدٕ کٔرمٕژ واریاہ اَکھ یَتھ وَنان چھِ اَکھ قُدرَت قُدرَت سُںٛد اَکھ نظارٕ چھِ میٛٲنِس یَتھ منٛز چھِ گۄڈنٮ۪تھ چھِ اَکھ گُلمرگ یُس مےٚ اَکھ نزدیٖک جاے چھِ میٛٲنِس یَتھ علاقَس منٛز نزدیٖکٕے چھِنہٕ سُہ گلمرگ تَتہِ چھِ کینٛہہ پہاڑ چھِ تَتہِ اَکھ یِم خۄداے سٕنٛدۍ قُدرَتَن چھِ پٲدٕ کٔرۍ مٕتۍ پنٛنہِ قُدرَت سۭتۍ چھِ اللہ تعالیٰ ہَن تِم پٲدٕ کٔرۍ مٕتۍ تہٕ تٔمۍ پَتہٕ چھُ بیٚیہِ چھِ تَتہِ سۄ گلمرگ چھُ واریاہ اَکھ مشہوٗر جاے چھِ ییٚتہِ واریاہو جایو پٮ۪ٹھ چھِ لُکھ یِوان چَکرَس دوٗرمیو دوٗرمیو باقٕیو باقٕیو علاقو پٮ۪ٹھ جایو پٮ۪ٹھ سٕٹیٹو پٮ۪ٹھ چھِ یِوان یور کٔشیٖرِ تَتھ گلمرگ جایہِ سیر کَرنہٕ خٲطرٕ واریاہ خۄش چھِ گژھان تِم تور وٲتِتھۍ یُتھُے تم گُلمرگ چھِ یِوان سُہ تہِ چھِ اَکھ پہاڑ پہاڑ تہِ چھِ تَتہِ تہٕ یِوان چھِ دوٗرمٮ۪ن دوٗرمٮ۪ن جایَن پٮ۪ٹھ بیٚیہِ چھِ تِم تَتہِ زیادٕ پہَن تَتہٕ یِم آسان گُرۍ چھِ آسان تِمَن پٮ۪ٹھٕ سوارِ کَران چھِ یِوان یِمَن ٹیوٗرِسٹ چھِ یِوان باقٕیو جایو پٮ۪ٹھ تور تِمَن گُرٮ۪ن سوار کَرنہٕ بیٛاکھ اَکھ چھِ مشہوٗر چیٖز چھِ تَتہِ گُلمرگَس منٛز سُہ چھُ گنڈولا گنڈولاہَس منٛز چھِ یِوان واریاہ اَکھ پانہٕ تہِ أسۍ کھَسان بیٚیہِ یِوان باقٕیو یِمو یِم یِم تہِ ہِںدوستانَس منٛز یِم باقٕے یِم جایہِ چھِ تِمو تَتہِ پٮ۪ٹھ چھِ تِم لُکھ یِوان یور گُلمرگ خۄش چھُ تِمَن گژھان یور یُن أمۍ بَغٲر چھِ واریاہ یَتھ منٛز میٛٲنِس علاقَس منٛز واریاہ یِم چھِ ییٚتہِ واریاہ یِم بٔڑۍ بٔڑۍ دٔریاب چھِ ییٚتہِ یِمَے یَپٲرۍ یِم پہاڑو پٮ۪ٹھ چھُ آب وسان یِم یِم واٹرفال چھِ اہربل چھِ ییٚتہِ اَکھ جاے ییٚتہِ پہاڑو پٮ۪ٹھ چھِ واریاہ خۄشوُن آب چھِ تَتہِ وَسان آسان تٔمۍ پہاڑ پٮ۪ٹھ چھِ تیز وَسان واریاہ خۄشوُن آب یَتھ سُہ واٹرفال چھِ وَنان تہٕ آب چھِ آسان وَسان تٔمۍ پہاڑٕ پیٚٹھ خۄش چھُ گژھان اِنسانَس تور تہِ چھِ گژھ یِوان وارمیو دوٗریو دوٗریو جایو پٮ۪ٹھ چھِ یِوان تور سُہ قُدرَتُک نظارٕ وٕچھنہٕ تہٕ تَمیُک یہِ مَزٕ چھِ تُلان لُکھ أسۍ سٲلِم لُکھ چھِ تمیُک خۄش اِنسان ییٚلہِ تَتَس واتان چھِ خۄش چھِ گژھان سکوٗن چھِ دِلَس مِلان یِم جایہِ وٕچھِتھ یِم ییٚتہِ یہِ واریاہ تازٕ ہوا چھُ اَمیُک تازٕ ییٚتیُک تازٕ ہوا وٕچھِتھ یہِ خۄشوُنۍ جاے وٕچھِتھ چھِ اِنسان خۄش گژھان تہٕ بیٚیہِ چھِ پہلگام پہلگام تہِ چھِ اَکھ سۄ مشہوٗر جاے ییٚتہِ واریاہ تَتہِ چھُ تَتہِ چھُ آب واریاہ خۄشوُن آب چھِ تَتہِ یُس وَسان چھِ تَتہِ تمہِ دٔریاب مٔنٛزٮ۪ن سُہ واریاہ یہِ چھُ تہٕ واریاہ سُہ پھاسٹ تیز چھِ آسان سُہ آب وَسان تٔمۍ منٛز زَن چھِ باسان سُہ دۄد پَکان تمہِ کۄلہِ مٔنٛزۍ تیوٗتاہ چھِ سُہ خۄش گژھان سُہ آبَس تَتھ آبَس کُن وٕچھِتھ تمہِ سۭتۍ چھِ سکوٗن مِلان دۄدٕ پَتھٕر تہِ تَتہِ تہِ چھِ پَکان یِم دٔریابہٕ تَتہِ تہِ چھِ آبہٕ ہوا تیُتھ خۄشوُن آبہٕ ہوا تیُتھ خۄش چھِ گژھان تورٕ توسہٕ مٲدان چھِ بیٛاکھ اَکھ جاے یَتہٕ تہِ واریاہ یَتَس تہِ دوٗرمیو دوٗمیو پٮ۪ٹھ چھِ لُکھ یِوان سُہ توسہٕ مٲدان چھِ اَکھ خٲلی اَکھ مٲدانہ ہیوٗ مٲدانٕے یوت چھِ تَتھ سُہ چھُ سَبٕز سُہ مٲدان سُہ چھِ اَکھ مٲدان تَتھ مٲدانَس منٛز تہِ چھِ گژھان اِنسانَس خۄش تور تہِ چھِ یِوان واریاہو جایو پٮ۪ٹھٕ لُکھ بیٚیہِ چھِ سۄنہٕ مرگ اَکھ جاے سۄنہٕ مرگ تَتہِ تہِ چھُ واریاہ خۄشوُن آب بیٚیہِ چھِ تَتہِ سُہ پہاڑ پہاڑ چھِ تَتہِ واریاہ خۄشوُن یوٗتاہ چھِ اِنسان سُہ سۄنہٕ مرگ تہِ چھِ واریاہ اَکھ خۄشوٕنۍ جاے اَکھ مشہوٗر جاے اَکھ ییٚتہِ دوٗرمیو دوٗرمیو علا ییٚتہِ پٮ۪ٹھ ہِندوستان پٮ۪ٹھٕ یِوان چھِ لُکھ تور سۄنہٕ مرگ تَمیُک تَتیُک نظارٕ وٕچھنہٕ خٲطرٕ تَتہِ چھُ پہاڑَس پٮ۪ٹھ شیٖن آسان یُس ؤری کِس ؤریَس چھِ آسان سُہ شیٖن یُس نہٕ گَلان چھِ کِہیٖنۍ تہٕ تور چھِ کھَژان ییٚتہِ باقٕیو جایہِ لُکھ یِم حظ یِوان چھِ أسۍ سٲلِم پَتہٕ چھِ أسۍ تَتھ پہاڑَس پٮ۪ٹھ کھَژان تہٕ وٕچھان خۄش چھِ گژھان تَتھ پہاڑَس تمیُک نظارٕ وٕچھُن تَپہٕ بیٚیہِ چھِ تَپٲرۍ سۄنہٕ مرگَس منٛز اَکھ دٔریاب چھِ پَکان سِنٛدھ سِنٛدھ دٔریاے سِںٛدھ چھِ تَپٲرۍ پَکان سونہٕ مرگ کِنہِ تَتھ چھِ تیوٗتاہ خۄشوُن تہٕ صاف پاک آب چھِ آسان تَپٲرۍ وَسان تیُتھ صاف آب چھِ وَسان اِنسان چھِ دَپان ہٮ۪کان نَتہٕ چھُنہٕ پَکان یِمَن پَکوٕنٮ۪ن کۄلَن ہُنٛد زیادٕ آب چٮ۪وان مگر سُہ آب چھِ تیوٗتاہ صاف آسان اِنسان چھِ سُہ چٮ۪وان دامہٕ دامہٕ چھِ سُہ اِنسان سُہ آب چٮ۪وان یُس سۄنہٕ مرگہٕ کٔنۍ وَسان چھِ واریاہ خۄش امہِ بغٲر تہِ چھِ ییٚتہِ واریاہ خۄشوٕنۍ جایہِ یَتھ سٲنِس علاقَس منٛز یور وایَہو دوٗرمیو جایو پٮ۪ٹھ چھِ لُکھ یِوان وٕچھنہِ نظارٕ کَرنہِ سیر کَرنہِ یِوان کۄکَر ناگ چھِ اَکھ جاے تَتہِ تہِ چھِ واریاہ خۄشوُن آب پارکہٕ چھےٚ تَتہِ ویری ناگ چھُ ویری ناگ یُس چھِ سُہ تہِ چھِ اَکھ مشہوٗر جاے سۄ چھِ گاندربل کِنٮ۪تھ تہٕ تَپٲرۍ چھِ ییٚتھی کٔشیٖرِ منٛز چھےٚ گاندَربل کِنٮ۪تھ سُہ ویری ناگ تہٕ تَپٲرۍ تَتہِ تہِ چھُ اَکھ ناگ اَکھ بوڑ ناگ اَکھ چھُ یَتھ منٛز واریاہ خۄشوُن آب چھُ سُہ وٕچھنہِ چھِ ییٚتہِ واریاہو جایو پٮ۪ٹھ لُکھ یِوان سُہ آب وٕچھنہٕ خٲطرٕ تہٕ تمہِ بَغٲر تہِ چھِ ییٚتہِ بیٚیہِ واریاہ کیںٛژاہ جاے ییٚتہِ چھِ واریاہ یَتھ وَنان چھِ بنٛگَس ویلی چھِ ییٚتہِ بیٚیہِ چھِ یہِ بنٛگَس ویلی سۄ تہِ چھِ اَکھ جاے جنٛگَل ییٚمہِ سۄ چھِ اَکھ جنٛگلہٕ کٕنی چھِ اَکھ سۄ یَپٲرۍ یِم یہِ چھُ گُلمرگ اَپٲرۍ ٹنٛگ مرگ اَپٲرۍ تہِ چھِ یِم چھِ اَپٲرۍ جنٛگَل تٕمہٕ یارِ کُلۍ چھِ آسان یا تَپٲرٮ۪ن واریاہ واریاہ تِم خۄشوُنۍ سُہ گھٔنۍ گھٔنۍ کُلۍ چھِ آسان بیٚیہِ چھِ آسان سبزار تَلہٕ خۄش چھِ گژھان اِنسانَس تَپٲرۍ پَکُن سُہ وٕچھُن چھُ واریاہ اِنسانَس خۄش گژھان